سٕپوٹٕس ہَسا چھِ اِمپاٹٮ۪نٛٹ سانہِ زِندگی مہٕ منٛز یِتھ پٲٹھۍ تَمہِ سۭتۍ ہَسا چھِ روزان أسۍ تنٛدٕرُستہٕ اَمہِ سۭتۍ ہَسا چھِ أسۍ اٮ۪کزَرسایز گژھان أسۍ ہَسا چھِ روزان فِٹ اَسہِ ہَسا چھِ یہِ کانٛہہ بٮ۪مٲرۍ پوران اَمہِ سۭتۍ یِہوٚے سٕپوٹٕس گِنٛدنہٕ سۭتۍ اَتھ ہَسا چھِ واریاہ بٮ۪نِفِٹٕس یہِ ہَسا پَزِ یہِ ہَسا پَزِ پرٛموٹ کَرُن یہِ ہَس یہِ ہِندُستانَس منٛز اَمہِ سۭتۍ تِکیٛازِ واریاہ واریاہ اٮ۪تھلیٖٹ بَچَن نَشہِ کَرنہٕ نِش یِم ہَسا گژھن بیٚیہِ بیٚیہِ کامٮ۪ن کُن کینٛہہ